نہَ بہٕ چھُس وُنہِ تہِ آن لاینٕے کَران تِکیٛازِ آن لایَن چھِ واریاہ سہوٗلیت اَسہِ میلان ضروٗری چھُنہٕ اَسہِ چھُ پٮ۪وان بینٛکس پٮ۪ٹھ گژھُن أسۍ چھِ آن لایَن ہٮ۪کان ٹرٛانٕسفَر کٔرِتھ پیمٮ۪نٛٹ کٔرِتھ